وعلیکم سلام جناب تِہنز بہٕ حظ آیوس ٲدۍ حظ تۄہہِ نِش تہٕ مےٚ حظ ٲس یِم بُکٕس حظ ضوٚرتھ کِتاب حظ ٲسم ضوٚرتھ اہن حظ مےٚ حظ چھِ نایِنتھٕ کٕلاس خٲطرٕ حظ این سی آر ٹی ضوٚرتھ اہن حظ مےٚ حظ چھِ یہِ حظ اکھ چھِ یِم بُکٕس حظ ضوٚرتھ کِتاب ضوٚرتھ تہٕ بیٚیہِ حظ چھِ مے تَتھ سۭتۍ سۭتۍ یِم نوٹ بُک تہِ ضوٚرتھ کاپی اکھ حظ چھِ مےٚ نایِنتھٕ کٕلاسٕچ ضوٚرتھ این سی آرٹی یِم تہِ چھِس یِوان سُے تہٕ بیٚیہِ حظ چھِ مےٚ اگر کیٚنٛہہ ریفرَنس تہٕ بَنن تہٕ ریفرَنس تہِ چھ مےٚ ضوٚرتھ کیاہ حظ بلکل حظ بلکل اہن حظ اہن حظ ریفرَنس حظ چھِ مےٚ یہٕے ساینس سبجَکٹٕچ ساینس سبجَکٹٕچ ریفرَنس چھِ مےٚ ضوٚرتھ بیٚیہِ چھِ مےٚ یِمے نوٹ بُک حظ ضوٚرتھ

اہن حظ تُہی ؤنۍ تو مےٚ یہِ کۭتِس تانۍ گَژھِ حظ کیاہ گَژھِ ریٹ ویٹ کیاہ گَژھِ اتھ کۭتس چھُ گَژھان یہِ سورُے اگر بہٕ این سی آر ٹی سٲری فُل اکھ کیاہ چھِ ونان أکِس سٹوڈنٹس خٲطرٕ اَنہٕ تہٕ سُہ کۭتس گَژھِ مےٚتہٕ تَتھ چھا سۭتۍ سۭتۍ کیٚنٛہہ کَنسیشن گَژھیا کیٚنٛہہ ریٹس منٛز یا کیٚنٛہہ آفَر وآفر آسہِ آز آز چھُ یِتھ کٔنہ یِم کِبابہٕ وِتابہٕ ضوٚرتھ لگان تہٕ اَسہِ چھا کینہہ آفر

ٹھیٖک ٹھیٖک ٹھیٖک نہ حظ بیٚیہِ کیاہ حظ چھُ بیٚیہِ آ بیٚیہِ چھِ باقٕے یِہے یُس یہِ سٹوڈنٹس لَگان چھ حظ باقٕے چیٖز اگر یِم کیٚنٛہہ ڈایگرامٕز اگر کیٚنٛہہ ڈایگرامٕز وایگرامٕزآسن یا یِم چاٹس واٹس چھِ آسان بلکل حظ یِمے حظ بلکل حظ نایِنتھ کٕلاس تہٕ بیٚیہِ حظ چھ مےٚ بیاکھ سیوَنتھ کٕلاس حظ اہن حظ سٮ۪وَنتھ کٕلاس نہ حظ لو یِم حظ چھِ مےٚ یِم تہِ مےٚ سکوٗلن منٛز وٕچھ حظ باقٕے سِٹوڈنت ییٚتہِ تہِ تِمو أنۍ مٕتۍ آسہِ مےٚ گَژھِ حظ گَژھُن مےٚ گَژھِ تمہِ کھۄتہٕ کَم ریٹس گژھُن تِکیازِ بہٕ چھُس تۄہے نِش حظ نِوان باقٕے سامان تہِ حظ ییٚمہِ ساتہٕ تہِ مےٚ کیٚنٛہہ ضوٚرتھ چھُ آسان حظ کیٚنٛہہ تہِ سِٹیشنٔری یا وغیرہ مےٚ چُھس بہٕ چھُس بلکل تۄہے نِش یوان حظ اہن حظ آ بلکل تہٕ تۄہے ونۍ تو مےٚ یِتھے کٔن رفلی رفلی کوٗتاہ گَژھِ حظ لگ بگ یہِ آ یہِ پرایز وایز کوٗتاہ گَژھِ مےٚ کٕم مطلب کۭتس پٮ۪ن مےٚ یِم ٹوٹل

گوٚو اگر مےٚ ریفرَنس گوٚو اگر بہٕ ریفَرنس پٕلس نوٹ بُک پٕلس یِم این سی آر ٹی سارے تہٕ

گوٚو آفٲرٕس چھِ سانہِ خٲطرٕ تہٕ بیٚیہِ ڈسکَاوُنٹ تہِ مِلہِ اَسہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ

چلو سلامُ علیکم